یُس ہَسا نوجَوان طبقہٕ چھُ یم ہَسا چھِ بےٚ روزگار وُنٛکیٚس تہٕ انتہٲیی بےٚ روزگٲری چھِ کٔشیٖر مَنٛز تہٕ خصوصی طور پر سریٖنَگرَس مَنٛز کیٛازکہِ سریٖنَگرَس مَنٛز چھِ آبٲدی واریاہ زیادٕ تہٕ اُووَر آل کشمیٖرَس مَنٛز چھُ یُس زَن یہِ ٲں ڈیٚولَپ ٲں ڈیٚولَپمیٚنٛٹ سیٚنٹرس چھِ یا یم سِکل ڈیٚولپمیٚنٛٹ سیٚنٹرس چھِ ییٚتہِ ہَسا لوٗکَن کانٛہہ سِکل یی ہا دنہٕ جوانن کانٛہہ کسٕب تہٕ کار یی ہا سمجھاونہٕ تہٕ تِہنٛز ٲں اقتصٲدی حالت تہٕ تہنٛز معٲشی حالت گَژھہِ ہا بہتر تِم چھِنہٕ ییٚتہِ خاص سیٚنٹرس ڈیٚولپ آمٕتۍ کَرنہٕ کیٚنٛہہ تَتھ سۭتۍ سۭتۍ چھُنہٕ ییٚتہِ پرٛایویٹ سیٚکٹر تہِ تیٛتھ کیٚنٛہہ یا یم بَجہِ اِنڈسٹرٛی چھَنہ بَجہِ فیٚکٹریٖز چھَنہٕ تہٕ یا ٲں یا تِم بٔڑۍ پرٛوجیٚکٹہٕ چھِنہٕ ییٚتہِ چَلان کیٚنٛہہ یَتھ مَنٛز ییٚتیٛک میٚگزِمم یوٗتھ ہیٚکہِ ہا لٔگِتھ تہٕ تِم ہیٚکہٕ ہان پَنٕنۍ ٲں ٲں حالت بہتر کٔرِتھ تہٕ تم ہیٚکہٕ ہان ؤنِتھ زِ أسۍ ہَسا چھِنہٕ ٲں اَن ایٚمپٕلایڈ کیٚنٛہہ تہٕ ٲں تہٕ کیٚنٛہہ کیٚٹَگریٖز چھِ چھِ أسۍ وُچھان زِ یم ہَسا گورمیٚنٛٹ ہیٚکہِ ایٚکٕسپلور کٔرِتھ یا ییٚتکیٚن نوجوانَن دِتھ اگر ہَسا سُہ ییٚتہِ سیٚنٹرس ترٛایہِ ییٚتہِ تھایہِ سِکل ڈیٚولپمیٚنٛٹ سیٚنٹرس ترٛایہِ سِٹیٖزَن مَنٛز شہرَن مَنٛز گامَن مَنٛز تاکہِ یور تمام گامَن ہنٛدۍ لوٗکھ یا پَننہِ پننہِ گامٕکۍ خلق آسَن گَژھان تتہِ آسہٕ ہان تِم کانٛہہ کار ہیٚچھان کسٕب ہیٚچھان تہٕ پَتہٕ ہَسا ہیٚکہٕ ہان تِم سُہ چیٖز استعمال کٔرِتھ پَنٕنۍ روزگار بہتر کٔرِتھ اَمہِ عَلاو ہیٚکو أسۍ ؤنِتھ زِ گورمنٹَس تہِ پَزِ دھیٛان دیٛن یم تہِ ییٚتہِ لۄکٕٹۍ مۄکٕٹۍ پرٛوجیٚکٹہٕ چھِ چَلان فیٚکٹرٛیٖز چھِ چَلان تِمن مَنٛز تہِ چھِ ییٚتہِ زیادٕ تر ٲں غٲر ریاستی لوٗکھ آسہٕ ہان کٲم کران تہٕ تِم چھِ ییٚیٛک روزگار حظ روزگارَس شریٖک پٮ۪تھ ییٚتکیٚن نوجوانَن وارٕ بےٚ روزگار بناوان تہٕ گورمنٹَس پَزِ اَمہِ خٲطرٕ کَرُن زِ تٔمۍ سُہ اگر ایٚمپٕلاے کَرِ سُہ اگر ییٚتکیٚنٕے لوٗکَن کٲم کرنُک موقعہٕ دیٖیہِ بَڑیٚن بَڑیٚن پرٛوجیٚکٹَن مَنٛز انجیٖنر چھُ ؤرکَر چھُ فیٖلڈٕ سایٹ انجیٖنرس چھِ یا باقٕے ٹیٚکنِشَن چھِ یمن لوٗکَن اگر لوکل لوٗکَن اگر موقعہٕ یی دنہٕ تہنٛز اکنامی حالت تہٕ تِہنٛز اقتِصٲدی حالت معٲشی حالت خاندٲنی حالت ہَسا گَژھہِ بہتر تہٕ واریاہَس حدَس تام ہَسا ہیٚکہِ گورمیٚنٛٹ ییٚتکیٚن لوٗکَن ہنٛز ٲں حالت بہتر کٔرِتھ تہٕ جاب کریٹ کَرنہٕ خٲطرٕ پَزِ گۄڈٕنیٚتھٕے مےٚ باسان گورمِنٹَس کَرُن زِ ایٚویرنیٚس میٚگزِمم لوٗکھ ہَسا چھِ ییٚتہِ زٲنِتھ کٔرِتھ سِکل ہیٚچھِتھ تہٕ تِم چھِنہٕ بہران مارکیٚٹ نیرنَس کِہیٖنۍ تِمن مَنٛز چھُ لیک آف کانفِڈیٚنٕس چھُ تِمن مَنٛز چھُنہٕ اطمینان چھُنہٕ کِہیٖنۍ اعتماد چھُنہٕ کِہیٖنۍ تہٕ مےٚ باسان گورمیٚنٛٹ پَزیٚس گورمِنٹَس پَزِ اکھ لارٕج سِکیلہِ پٮ۪ٹھ أکِس بٔڑِس پیمانَس پٮ۪ٹھ ایٚویرنیٚس پرٛوگرٛام چلاوٕنۍ یتھ مَنٛز ہَسا سُہ لوٗکَن اِنوایٹ کَرِ زِ تُہۍ کٔرِو سا پَنُن سِکل استعمال تُہۍ نیٖرِو سا مارکیٚٹ تہٕ تاکہِ تُہۍ کٔرِو سیٖک تُہۍ ژھٲنٛڈِو پانَس خٲطرٕ جاب یُس تۄہہِ سِکل چھُ تُہۍ لٔبِو کُنہ نَتہٕ کُنہ جایہِ پنُن پنُن روزگار تہٕ لوٗکَن مَنٛز چھِ ایٚویرنیٚس جنریٹ کَرنٕچ ضروٗرت تہٕ أسی چھِ وُچھان وُنٛکیٚس چھُ انفارمیشنُکُے زمانہٕ تہٕ گورمیٚنٛٹ اگر اَمہِ چیٖزُک بہتر استعمال کَرِ أسۍ ہَسا ہیٚکو ییٚتکِس یوٗتھَس اکھ اصٕل روزگار فراہم کٔرِتھ